ہیٚلو ہیٚلو اسَلام وعلیکُم کیٛاہ اِشفاق صٲبا کَتہِ چھِو ہے اَسہِ اوس نا أکِس جایہِ گژھُن کامہِ پٮ۪ٹھ نِشاط سایڈٕ ہے کیٛہوزِ ہے یورٕ چھُنا زینُن نَفع اَسہِ یارٕ ژٕ کیٛاہ چھُکھ وَنان کیٛاہ مان ژٕ اَتھ ہا چھُ نَفع واریاہ یارٕ اَسہِ چھُ گژھُن کیٛاہ چھِ یَتھ وَنان یور نِشاط چھُ اَسہِ واتُن تَتہِ چھِ کٲم کٲم اکھ چھا تَتھ چھِ بہٕ نَفر اکھ چھُ تِم چھِ گرِ تٔمِس چھِ مطلب باتھ روٗم کَرٕنۍ سیٹِنٛگ بوٗزتھا وۅنۍ کیٛاہ چھُکھ وَنان ژٕ مَگر تٔمۍ کوٚر زارٕپار دوٚپُن اَز اَگر نہٕ یِکھ تیٚلہِ مطلب وۅنۍ اَگر تُہۍ مہٕ بٔرِو پۅنٛسَن ہٕنٛز فِکِر کیٚنٛہہ مطلب پۅنٛسہٕ میلنو تۄہہِ ایڈوانسَس منٛز وۅنۍ کیٛاہ چھُکھ وَنان تیٚلہِ باتھ روٗمَس چھِ تتھ منٛز چھِ پایپہٕ وایپہٕ لَگٲوِتھ سُہ چہُ سورُے کیٚنٛہہ مطلب فِٹِنٛگ چھِ کَرٕنۍ وۅنۍ کیٛاہ چھُکھ وَنان ژٕ اَتھ بارے منٛز ہے وۅنۍ کَر تہٕ توتہِ کیٚنٛہہ یارٕ

ہے کیٛاہ حظ ہٮ۪کھکھ نہٕ یِتھ وۅنۍ کَر کیٚنٛہہ یارٕ یورٕ یورٕ یورٕ ہا چھِ پۅنٛسہٕ ہاں موٚزوٗری تہِ تھاو لگ بھگ ساس رۄپیہِ

ہاں ساس رۄپیہِ تھاو ژٕ دۅہَس یارٕ وۅنۍ کیٛاہ چھُکھ وَنان وۅنۍ مہٕ ترٛاو یہِ آفر کیٚنٛہہ یہِ چھُ اَصٕل آفر یارا ساس رۄپپہِ تیٚلہِ کوٗتاہ چھُکھ وَنان تٔمِس وَنہٕ بہٕ پَنٛداہ شَتھ رۄپیہِ تھاوا اَچھا گوٚو پَنٛداہ شَتھ رۄپیہِ ہے پَنٛداہ شَتھ رۄپیہِ کیٛاہ چھِ وَنان یارٕ تیٚلہِ گوٚو سُہ زیادٕ تیٚلہِ ہا چھُ ٹھیٖک سُہ چَلو ژٕ کر واتَکھ مےٚ وَن ژٕ ٹایم برابر ژٕ کَر واتَکھ اَسہِ چھُنا وُچھُ اَسہِ چھُ واتُن دۅنوٕنۍ أکسٕے جایہِ

اَسہِ چھُ واتُن شالمٲر ہَے بیٚیہِ شالمٲر چھُنا مِل سِٹاپ توٗرۍ چھُ واتُن اَسہِ اَپٲری کھٮ۪مَو بَتہٕ وتاہ پَتہٕ بَتا وَتا کھٮ۪مَو پَتہٕ اَپٲری بیٚیہِ وۅنۍ کیٛاہ چھُکھ وَنان ہے وۅنۍ کیٛاہ کَرو وۅنۍ زَن پیٚیہِ گاڑِ پانٛژھ شیٚے رۄپیہِ علاوٕ دِنۍ وۅنۍ کیٛاہ کرو وۅنۍ کیٛاہ چھُکھ وَنان ژٕ پَگاہ صبُحٲے روٗزِ ژٕ تیٚلہِ تَیار آ پَگاہ چھُ واتُن برابر شیٚیہِ بَجہِ تور اَچھا کٔژِ بَجہِ نیرَکھ تیٚلہِ ژٕ پَگاہ شامَس ژورِ بَجہِ ٹھیٖک چھُ وَلہٕ تیٚلہِ واتَو أسۍ دۅنوے ہا نِشاط ٹھیٖک چھا مَگر واتُن چھُ ضروٗر ہاں ہیا بہٕ یِمَے ژٕ یَپٲری کِنۍ کیٚنہہ چھُنہٕ أسۍ گژھو پَتہٕ دۅنوَے ٹھیٖک چھا چلو بڈ رۅبَس حَوال چلو بیٚہہ بَس ہا دُعا ٹھیٖک چوٚن دُعا گژھِ آسُن اَدٕ سا بیٚہہ اَدٕ سا چلو بیٚہہ رۅبَس حَوال تُل